یِتھ پٲٹھۍ چھَنہٕ مےٚ کُنہِ تہِ غُذا سۭتۍ ایٚلَرجی گژھان مگر بہٕ چھُس یہِ چاہان کہِ میٛٲنِس یُس بہٕ کُکِنٛگ کَرٕ یُس بہٕ پَنُن کھیٚن چیٚن رَنہٕ تَتھ منٛز گَژھہِ کَم سے کَم تیٖل آسُن تہٕ بیٚیہِ گَژھہِ تَتھ منٛز کَم سے کَم چَرٕب آسُن کیوں کہِ یُس مےٚ ویٹ چھُ یہِ چھُ گوٚمُت ایٚکٕسٹرٛا بیٚیہِ یُس یہِ تیٖل چھُ یہِ چھُ صحتہٕ خٲطٕر واریاہ مُضِر اِنسان بیٚیہِ چھُس بہٕ پَننہِ ڈایٹہٕ ریٚسٹِرٛکشَنٕز مطلب پَنٕنۍ کھیٚن چیٚنَس منٛز امہِ چیٖزُک خاص تہٕ خاص خیال تھاوان کہِ بہٕ گژھہٕ کَم سے کَم بازرُک غُذا کھیٚون بہٕ گژھہٕ کَم سے کَم جَنٛک فوڈ یَتھ وَنان چھِ یُس بازرُک غُذا چھُ یُس ڈیٖپ فرٛایِڈ یُس تیٖلَس منٛز تَلنہٕ یِی غُذا سُہ تہِ چھُس بہٕ ویٚژھان کَم سے کَم کَرُن بیٚیہِ چھُس بہٕ ہر وِزِ ویٚژھان کہِ میوٗن غذا گَژھہِ آسُن فرٛیٚش مطلب سُہ گَژھہِ آسُن تازٕ تازٕ بی گژھہِ نہٕ آسُن کیٚنٛہہ بی مطلب گوٚو یُس پرٛون غذا آسہِ بیٚیہِ گژھہِ سُہ ماڈٲرٕنۍ ٹیٚکنالجی یِتھ پٲٹھۍ کھاد چھِ یا بیٚیہِ کانٛہہ دَوا پوٗشی یِوان کَرنہٕ چھِ تمہِ خٲطرٕ گژھہِ آسُن تَتھ پٮ۪ٹھ گژھہِ آسُن تمہِ چیٖزُک کم سے کم اثر یَتھ أزکِس ماڈٲرٕنۍ زَمانَس منٛز آرگینِک فوڈ وَنان چھِ بہٕ چھُس زیادٕ سے زیادٕ فرٛیٚش فرٛوٗٹٕس یَتھ میٚوٕ وَنان چھِ تہٕ بیٚیہِ چھُس بہٕ کَران تازٕ سبزی یُس پننہِ گَھرِچہِ وارِ منٛز وۄبداونہٕ یِی پننہِ نظرِ دوران بہٕ چھُس کَران کوٗشِش زیادٕ اَز زیادٕ سُے اِستعمال کَرنُک سُے کھیٚن خۄردَن کھیٚنُک یُس اِنسان پَننہِ نِگرٲنی منٛز پَننہِ گھرِچہِ وارِ منٛز وۄبداے بہٕ چھُس ویٚژھان مےٚ چھِ یہِ ڈایٹ ریٚسٹِرٛکشَن کہِ بہٕ چھُس ویٚژھان اوم دۄدھ چیٚون تہٕ بیٚیہِ چھُس بہٕ تھوڑا بہت زامُت دۄدھ تہِ ویٚژھان چیٚون بیٚیہِ چھُس بہٕ ویٚژھان کیٚنٛہہ میٚوٕ کَنزیٛوٗم کَرٕنۍ ہَر وِزِ ییٚمہِ ساتہٕ تہِ بہٕ بَتہٕ کھیٚمہٕ تَمہِ ساتہٕ چھُس بہٕ ویٚژھان میٚوٕ کَنزیوٗم کَرُن مےٚ چھِ ایٚلَرجی گژھان اَکہِ غُذا سۭتۍ یَتھ لٲر وَنان چھِ سُہ چھُنہٕ مےٚ بَنان کھیٚون کہیٖنۍ مےٚ چھِ تَمہِ سۭتۍ باسان اِنسانَس گژھان چھِ یِہَے زُکام ہیوٗ تمہِ کِنۍ چھِ مےٚ تَتھ فوڈَس سۭتۍ ایٚلرجی یَتھ لٲر کوکَمبَر چھِ وَنان انگریزِیَس منٛز تمہِ سۭتۍ چھُ مےٚ باسان مےٚ چھُ گژھان زُکام بہٕ چھُس سَرٕد غُذا کم سے کم اِستعمال ویٚژھان کَرُن تہٕ چھُس بہٕ ویٚژھان طاقتی غُذا اِستعمال کَرُن یُس اِنسانَس صحتَس فٲیدٕ منٛد آسہِ کٔشیٖرِ منٛز بیٚیہِ چھُس بہٕ ویٚژھان کشمیٖری دعوت یَتھ وازٕوان یِوان وَننہٕ چھِ سُہ چھُس بہٕ ویٚژھان کم سے کم اِستعمال کَرُن اَما تۄہہِ چھوٚو پَے تَتھ منٛز کوتاہ مصالہٕ چھُ اِستعمال گَژھان سُہ چھُ یِوان تیٖلسٕے منٛز تَلنہٕ بیٚیہِ چھُ تَتھ یِوان واریاہ مصالہٕ تہٕ واریاہ تیٖل چھُ تَتھ منٛز یِوان اِستعمال کَرنہٕ یُس صحتہٕ خٲطرٕ واریاہ مُضِر چھُ تَوَے چھُس بہٕ ویٚژھان کہِ بہٕ گژھہٕ وازٕوان کم سے کم کھیٚون تہٕ بیٚیہِ گژھہٕ بہٕ ماز کم سے کم اِستعمال کَرُن تہٕ زیادٕ سے زیادٕ گژھہٕ بہٕ میٚوٕ دۄدھ تہٕ بیٚیہِ سبزی کھیٚون یِم گریٖن وِجٹیبلٕز تہِ وَنان چھِ تِم چھِ صحتہٕ خٲطرٕ واریاہ مُفیٖد تہٕ بیٚیہِ چھِ تِم اِنسانَس ہلکہٕ تہِ تھاوان تِمو سۭتۍ چھِ اِنسان روزان ہلکٕے مازٕ سۭتۍ چھِ اِنسانَس فیٹٕس کھَسان یُس پَتہٕ ڈایبِٹیٖز بٕلَڈ پریٚشَر یَتھ ڈایبِٹیٖزَس کٲشِر پٲٹھۍ شُگَر تہِ یِوان وَننہٕ چھِ تِم چھِ بَنان امہِ فیٹٕس یُس اِنسانَس یہِ چربی کھَسان چھِ تِم چھِ بَنان اَکھ اَتھ وَجہ اَکھ یِمو سۭتۍ ہارٹ اَٹیک تہِ ہیٚکان گٔژھِتھ چھِ